اۭں اَسہِ چھُ کٔشیٖرِ منٛز یُس أسۍ چھِ مُسلمان أسۍ چھُ یِوان ؤہرِس منٛز دۄیہِ پھِرِ عیٖد تہٕ أسۍ چھِ عیٖد مَناوان واریاہ خوشی سان زٕ عیٖد چھُ یِوان اَکھ چھُ عیدالفطر تہٕ اکھ چھُ عیدالاضحی اۭں گۄڈٕنیس گۄڈنِچ عیٖد یُس آسان چھُ اَتھ منٛز چھُ أسۍ گۄڈنِکِس رٮ۪تَس منٛز روزدَر بیٚہوان تہٕ پَتہٕ چھُ ریٚتہِ باد عیٖد یِوان دوٚیِمِس عیٖد پٮ۪ٹھ چھُ أسۍ کانٛہہ جانوَر قُربان کران عیٖز دۄہ صُبحٲے وَتھٕنۍ عیٖز چھُ أسۍ سرٛان کٔرِتھ نٔے نٔے پَلو لَگاوان تہٕ کینٛہہ میوٗٹھ چیٖز گۄڈنٮ۪تھٕے کھٮ۪وان پَتہٕ چھُ أسۍ عیٖد نٮ۪ماز پَران عیٖد نٮ۪ماز پٔرِتھ چھِ أسۍ گَرٕ یِوان تہٕ اَسہِ چھُ آسان واریاہ مَزٕدار تہٕ نٔے نٔے پَکوان بَنٲومٕتۍ تِم پَکوان چھُ أسۍ کھٮ۪وان تہٕ یُس بٔڑ عیٖد چھُ آسان تَتھ پٮ۪ٹھ چھُ اَسہِ قُربان ماز سَمان واریاہ تَتھ چھِ أسۍ پَتہٕ ژیٖرۍ بِہِتھ تُج بَناوان تہٕ اَسہِ چھُ واریاہ زیادٕ مَزٕ یِوان تہٕ یِم تہِ اَسہِ بٔڑۍ بٔڑۍ آسان پِتٕر مام مَاس پۄپھ تِم چھِ اَسہِ عیٖدیان دِوان تہٕ شُرۍ چھِ یَتھ عیٖد پٮ۪ٹھ واریاہ زیادٕ خوشی کَران